گٮ۪م ٲسۍ تَن کانہہ تہِ چاہے سُہ کرکَٹ ٲسِنۍ چاہے فُٹ بال والی بال یا بدل کانہہ گٮ۪م ٲسِنۍ أکِس کھِلٲڈ سٕنز کٲم چھےٚ ضرف یِہوے آسان زِ سُہ تھاوِ پَنٕنٮ۪ن ہوشَن ہَواسَن ہٮ۪یہِ سُہ کٲم تِکیازِ کُنہِ تہِ گٮ۪مہِ منٛز چھُ بٔڑ پِلِیر تہٕ لۄکٔٹ پِلِیر اِکہٕ وَٹہٕ آسان گِندان اَمہِ سۭتۍ چھُ اکھ ییٚہِ بوٚڑ پِلِیر آسہِ گِندان تہٕ لَکٹِس پِلیر سٔنز کٲم چھےٚ صرف یِہوے آسان زِ سُہ کرِ بٔڑِس پِلیر سُند عزت تہٕ یہِ چھُ ساروی کھۄتہ اَصٕل کٲم آسان تہٕ بٔڑۍ کٲم آسان أکِس لَکٔٹِس پِلیرَس خٲطرٕ زِ سُہ ہاوِ پَنٕنۍ زَہانَتھ أکِس بٔڑِس پِلیرَس سُہ کرِ نہٕ بٔڑِس پِلیرَس زِ تِتھۍ پٲٹھۍ کَتھ یِتھۍ پٲٹھۍ زَن بوٚڑ پِلیر سَمجھِ یہِ چھُ زیادَے پَنُن روب زیادٕ مےٚ ہاوان لَکٹِس پِلیرَس پَزِ ہَمیشہٕ اکھ اَصل گٮ۪م گِندٕنۍ تہٕ عزت کَرُن بَڑٮ۪ن پِلٮ۪رَن ہار چٮیٖت چھُ کُنہِ تہِ گٮ۪مہِ ہُند اکھ اوٚصوٗل آسان مَگر یُس زَن یہِ ہار جیٖت پَتہٕ پانَس اَپناؤنۍ چھِ آسان یہِ چھِ أکِس پِلیر سٕنز پہچان آسان یِم تہِ زَن کھِلٲڑ کانہہ تہِ گٮ۪م آسان گِندان

ہار جیٖت سۭتی اِنسان گٮ۪م ہٮ۪چھان تہٕ برونہہ کُن پَکان اَگر نہٕ اِنسان اکھ ہار جیٖت اَپناوِ تٔمِس ہٮ۪کو نہٕ أسۍ اکھ مُکمل پِلیر ؤنِتھ تہٕ اِنسانَس پَزِ ہَمیشہٕ کُنہِ تہِ گٮ۪مہِ منٛز پَنٕنۍ زَہانَتھ تھاوٕنۍ تہٕ پَنٕنٮ۪ن ہوشَن ہَواسشن منٛز کانہہ تہِ گٮ۪م گِندٕنۍ گٮ۪مہِ ہُند اوٚصوٗلُے چھُ یِہوے زِ بٔڑِس پَزِ اَسہِ عزتھ کَرُن گٮ۪مہِ منٛز تہٕ بٔڑۍ سٕنز کَتھ مانٕنۍ اَگر کَتھ کَرو ہار جیٖتٕچ ہار جیٖت چھِ آمژٕے آسان تہٕ اَسہِ پَزِ ہَمیشہٕ اکھ اَصٕل گٮ۪م گِندٕنۍ کُنہِ تہِ لَڈے جَگڈٕ وَرٲے یِہٲے کَتھ پَزِ سارنٕے پِلیرَن یاد تھاوٕنۍ زِ أسۍ چھِ پانہٕ ؤنۍ بٲے تہٕ ہَمیشہٕ گژھِ گٮ۪م اَصٕل پٲٹھۍ یِنۍ گِندنہٕ